وعلیکُم السلام ؤنِو حظ

پرٛون اگر تۄہہِ رٔپیر چھُو کَرناوُن پرٛون أسۍ حظ چھِ کَرناوان صوفہٕ چھِ اَسہِ یِم چھِ أسۍ رٔپیر تہِ چھِ کَرناوان یِم ڈایِنِنٛگ ٹیبٕل بیٚترِ چھِ أسۍ کَرناوان بیٚیہِ بٮ۪ڈ وٮ۪ڈ اگر تۄہہِ کیٚنہہ رٔپیر آسِوٕ کَرُن تِتہِ ہٮ۪کو أسۍ کٔرِتھ تہٕ اَسہِ چھِ شاپ ییٚتی پُلوامہِ بازرَس منٛزٕے تُہۍ ہیٚکِو یور یِتھ یا اگر تُہۍ یژھان چھُو تُہۍ تُلِو کیٚنہہ نوٚو فٔرنِچَر تہِ گَرٕ خٲطرٕ کیٚنہہ ٹیبٕل ویبٕل یا بٮ۪ڈ وٮ۪ڈ صوفہٕ ووفہٕ اگر چھُو تۄہہِ تہٕ اَسہِ چھِ صوفہٕ بنٲے اَسہِ اوترٕ نٔے ڈِزایِن تہِ تہٕ تُہۍ ہیٚکِو تِم وٕچھِتھ تِم تہِ ہیٚکِو تُہۍ نِتھ تِم چھِ فٮ۪نسی ڈِزایِن نٔے تہٕ تُہۍ ہیٚکِو تِم تہِ وٕچھِتھ تہٕ وۄنۍ وٕچھُو تُہۍ کہِ کیٛاہ چھُو تۄہہِ کَرُن تہٕ

صوفہ سٮ۪ٹَن حظ چھِ کالٹی پٮ۪ٹھ ڈِپٮ۪نٛڈ کران اَتھ چھِ کھٔسِتھ کالٹی تہِ چھِ اَسہِ ؤسِتھ کالٹی چھِ ؤسِتھ نہ حظ چھِنہٕ تہِ مان ژٕ یِمَے اٮ۪وریجی چھِ اَسہِ تِم اٮ۪وریج صوفہٕ یِم مان ژٕ عام گَرَن منٛز چھِ آسانٕے تہٕ تِہُنٛد پرٛایِز مارجَن نہ حظ چھِ تیوٗت زیادٕ کیٚنہہ تہِ تِم آسان داہ پَنٛداہ ساسٕے باقٕے اگر تُہۍ کَنسیشَن سُہ وٕچھو أسۍ پگاہ ییٚتی اگر تُہۍ پَگہٕے چھُو نِنۍ تہٕ اگر تُہۍ ہاے کالٹی صوفہٕ آسنو ضوٚرَتھ تہٕ تِم تہِ بَنَن اَسہِ نِش تِہُنٛد پرٛایِز گژھِ مگر تھوڑا بہت ہایی تِکیٛازِ تِمَن چھِ کالٹی تہِ واریاہ بہتر تہٕ بیٚیہِ چھِ اَصٕل شوٗبہِ دار تِم باقی چھِ اَسہِ نِش واریاہ کیٚنہہ چیٖز اٮ۪ویلیبٕل چھِ اَسہِ ڈاینِنٛگ ٹیبٕل چھِ اَسہِ بیٚیہِ چِیَر سٮ۪ٹ چھُ بیٚیہِ چھُ اَسہِ نِش بٮ۪ڈ تہِ چھِ اَسہِ وٲتۍمٕتۍ ڈِزایِنَس منٛز اگر تۄہہِ بٮ۪ڈ چھُو کانٛہہ رٔپیر کَرُن تِتہِ ہٮ۪کَو أسۍ کٔرِتھ اگر تَمہِ بدلہٕ نِیِو کیٚنہہ نوٚوٕے بٮ۪ڈ تہٕ سُہ تہِ ہٮ۪کو أسۍ دِتھ تُہۍ ہیٚکِو سُہ تہِ وٕچھِتھ اَہَن حظ آز چھِ بنان اَسہِ کامبو پیک تہٕ تِم تہِ چھِ کینٛہہ ہٕے وٕنۍکٮ۪س اٮ۪ویلیبٕل تہٕ تِہٕنٛز ڈِمانٛڈ ٲس واریاہ گُتٕج اوترٕ پٮ۪ٹھ تہٕ تِم چھِ سٮ۪ل تہِ گژھان واریاہ جلدی تہٕ تِم چھِ کَمٕے بچیمٕتۍ اگر تۄہہِ تِمَے چھُو نِنۍ تہٕ تِم پیٖس ہٮ۪کو أسۍ اَکھ زٕ بجے تۄہہِ خٲطرٕ اگر تُہۍ پگہٕے نِیِو اَہَن حظ آ پگاہ ہیٚکِو تُہۍ یہِ کیٚنہہ نہ حظ چھُنہٕ پرواے کیٚنہہ چھُنہٕ چلو ٹھیٖک چھُ